اسلامُ علیکُم مےٚ چھُ ناو سایمہ مےٚ ٲس ایٚگزام خٲطرٕ تیٲری کَرٕنۍ تہٕ بازَر گَژھنہٕ خٲطرٕ اوس نہٕ وقت کینٛہہ مےٚ کَرے یَتھ ایپہِ پٮ۪ٹھ کینٛہہ کِتاب آرڈر یِم نہٕ وَقتَس پٮ۪ٹھ واژٕ یور کینٛہہ اَمہِ موٗجوٗب پیوٚو وۄنۍ یہِ آرڈر کینسل کَرُن وۄنۍ چھَس بہٕ رِکوٮ۪سٹ کران مےٚ ترٛٲیتو پنٕنۍ پونسہٕ زٕ واپَس اٮ۪کاونٹَس